اَسلامُ علیکُم ہے اِرشاد صٲب تُہۍ چھُو حظ ٹھیٖک گَرِ چھِ حظ ٹھیٖک پانہ چھُو حظ ٹھیٖک اِرشاد صٲب اَہن حظ تُہۍ چھُو اَتہِ ایس کے آ بِلکُل کَرے مےٚ مولوم کہِ تُہۍ چھُو زٕٹھۍ اَتہِ ایٚس کے بَالاہس چھُو تُہۍ زٹھۍ چھُو تُہۍ اَتہِ آ بِلکُل أسۍ حظ چھِ أسۍ حظ چھِ أسۍ چھِ مین ٹاوُن بانٛڈی پورہ پٮ۪ٹھٕ تہٕ تُہنٛدِس ایریاہَس کُن چھُ اَکھ زٔمیٖن ؤمیٖن واریاہ اَسہِ اوس ماینڈَس منٛز اَکھ بِزنِسہ آمُت أسۍ ٲس دَپان أسۍ تراوو اور کُن بِزنِس حظ تہٕ تٔتھۍ خٲطرٕ تٔتھۍ خٲطرٕ کَریو مےٚ کال حظ بہٕ حظ ترٛاوٕ ییٚتہِ حظ ترٛاو بہٕ آیس کرٛیم فیکٹریہ اَکھ آ آیس کرٛیٖم فیکٹری حظ تراو ہہ بہٕ وُچھ حظ گۄڈنیُک

وٕچھ حظ اِرشاد صٲب تُہۍ چھُو گامٕکۍ زٕٹھۍ اَسہِ کیازِ کوٚرُو تۄہی فون کیٛازِ تُہُنٛد کَرو أسۍ خاص خیال تھاوو أسۍ تُہُنٛد تہِ تہٕ دوٚیِم چیٖز چھِ اَکھ چیٖز کہِ یُس اَسہِ فیٚکٹری چھِ اَتھ چھِنہٕ کُنہِ قٕسمُک دٕہہ وٕہہ نیران کِہیٖنۍ تۄہہِ واتیو نہٕ گامَس کُنہِ قٕسمُک کانٛہہ نۄقصان وۄقصان کِہیٖنۍ دویِم چیٖز کَر ژٕ اَکھ چیٖز بےٚ روزگٲری چھُ واریاہ أکیاہ تۄہہِ وٕچھو اَتہِ اَصل کار اوس تُہٕندِس ایریاہَس یہِ کَنہِ کار یہِ تہِ کوٚر آز حظ بنٛد کوٚر حظ اَتھ چھُ نہٕ تۄہہِ وَنۍ تِتھ پٲٹھۍ پونٛسہٕ مِلان کِہیٖنۍ تہٕ وۄنۍ سونچے اَسہِ تہٕ اَسہِ دَپے أسۍ تراوو اَتہِ یِم آیِس کرٛیٖم فیکٹری کار تاکہِ تۄہہِ تہِ گژھنو یِم تٕہٕنٛدۍ نَفر پنژاہ شیٹھ گژھن أتھۍ مَنٛز تویتہِ ایٚڈجَسٹ تہٕ یِمَن مِلہِ بِچارن روزگار حظ بِلکُل حلال روزگار اَصٕل پٲٹھۍ کَرَن گَرِ گَرِ نزدیٖکٕے کٲم یِمَن پے نہٕ دوٗر ووٗر گَژھُن کِہینۍ حظ نہٕ چھُکھ شَہَر وَہر گژھُن نہ کینٛہہ پنٛنہِ گَر مِلہِ یِمَن آرام سان حلال روزگار باقٕے گوٚو تُہُنٛد تُہُنٛد تہِ تھاوو أسۍ خیال بہ کیازِ تُہۍ چھو گامٕکۍ زٕٹھۍ کُنہِ قٕسمُک یُس اَسہِ یہِ فیکٹرٛی چھِ نہ یہِ چھِ ایٖکو فرٛٮ۪نٛڈلی مطلب ایٖکو فرٛٮ۪نٛڈلی مطلب گوٚو امہِ سۭتۍ چھِنہٕ سٲنِس یَتھ ماحولَس یُس اَسہِ أنٛدۍ پٔکۍ ماحول چھِ اَتھ واتہِ نہٕ کانٛہہ تہِ اَثر یہِ چھُ بِلکُل روز یہِ صاف تہٕ پاکھ تَمیُک تَمیُک چھِ أسۍ ذِموار دوٚیِم چیٖز کَتھ کَرو أسۍ کٲم یُس تُھ یُس تُہنٛد گام چھِ بِلکُل بِلکُل آ بِلکُل وٕچھ حظ تۄہہِ چھُو پہ وٕچھ حظ تۄہہِ چھُو پہ تۄہہِ چھو وٕچھ حظ تۄہہِ چھُو پَے أزۍکٮ۪ن لونٛڈَن ییٚلہِ نہٕ یِمَن کٲم وٲم چھِ نہٕ حظ مِلان کِہیٖنۍ یِم چھِ پَتہٕ یِمَن بَدلٮ۪ن کارَن کُن لگان چھُ نہ حظ لَگان بِہِتھ ہِہِتھ بِہِتھ کیاہ کَرِ ییٚلہِ ییٚلہِ اَکھ نفر کامہِ مَنٛز چھُ روزان گوٚو سُہ چھِ روزان فِزکٔلی تہِ فٹ سُہ چھِ بِچارٕ روزان مینٹٔلی تہِ فٹ گوٚو اگر نہٕ تٔمِس کٲم مِلہِ یِم چھِ پَتہٕ چھِ گژھان یِم لڑکہٕ یِم چھِ گژھان بِچار ڈِپرٛشنَس منٛز